السَلامُ علیکُم بہٕ چھَس بَنڈپورِ روزان مےٚ چھُ گَژھان پٔژھِس عزَت کَرُن واریاہ خۄش ییٚلہِ اَسہِ پوٚژھ چھُ یِوان کانٛہہ تہٕ پوٚژھ ییٖتَن بہٕ کَرٕ گۄڈٕنیٚتھٕے کٲم اَگَر ریٚتہٕ کول اوس تیٚلہِ کَرٕ بہٕ کٲم نِمَکھ جوٗس گۄڈٕ نِمہٕ چایہِ شیٖٹ اصٕل پٲٹھۍ پَتہٕ نِمہٕ جوٗس پَتہٕ دِمہ تتھ سۭتۍ لیز تمہِ پَتہٕ چھَس بہٕ لیٚپٹَن چاے دِوان تِمَن اصٕل پٲٹھۍ تولہٕ ژوٚٹ بہٕ تھاوان سورٕے کینٛہہ سٹاک أنِتھ تھاوان پَتہٕ اَلمار مَنز یمہِ ساتہٕ کُنہ ساتہٕ چھُ یِوان لٲزمی پوٚژھ اَچانَک فونہٕ روٚستٕے پَتہٕ گَژھان گَنٛد پَتہٕ نہٕ بَنان وَقتَس پٮ۪ٹھ کِہیٖنۍ ژوٚٹ پَتہ چھَس بہٕ تھاوان سورٕے اَلمارِ مَنٛز پَتہٕ چھَس بہٕ تمے مَنٛز کَڑان تہٕ تراوان چھَکھ برونٛہہ کُن پَتہٕ دِمَکھ لیٚپٹَن چاے پَتہٕ دِمَکھ نُنہٕ چاے نُنہٕ چاے تہِ دِمَکھ اصٕل پٲٹھۍ پَتہٕ چھَس پَتہٕ دِمَکھ بہٕ بَتہٕ مےٚ چھ واریاہ زیادٕ خۄش گَژھان کہِ پوٚژھ گَژھہِ ییٚتہِ نیرُن واریاہ اصٕل پٲٹھۍ تہٕ بہٕ وَنہٕ لیٚپٹَن ز چاے کِتھ پٲٹھۍ چھَس بہٕ بَناوان بہٕ بَناو پانَس خٲطرٕ لیٚپٹَن چاے تراو تراوَس دۄد تہٕ دۄد تہٕ آب بیٚیہِ تراوٕ لیٚپٹَن چاے تہٕ بَناوٕ سِمپل چاے مگر ییٚلہِ مےٚ پوٚژھ چھُ یِوان گَرَس مَنٛز مےٚ چھ دِل پھۄلان نہَ سون گَرٕ تہِ آو پوٚژھ بہٕ کَڑَن یہِ واریاہ اصٕل پٲٹھۍ ییٚتہِ پَتہٕ چھَس بہٕ کَران کٲم بہٕ چھَس تراوان چاے گۄڈٕ تراوٕ بہٕ بہٕ چھَس نہٕ تیوٗت آب تراوان کِہیٖنۍ لیٚپٹَن چایہِ بہٕ تراو کمٕے آبہٕ دٲنۍ کھَنٛڈ پٮ۪ٹھ پَتہٕ تراوَس لیٚپٹَن چاے پَتہٕ تراوَس بہٕ یہِ دۄد کِتھ پٲٹھۍ چھَس بہٕ تراوان اَسہِ خۄدایَس حَوالہ گُپَن تہٕ واریاہ گاو زٕ ترٛےٚ اَسہِ تِم دِوان اَسہِ اصٕل کٲشرِ گاوٕ تِم دِوان اَسہِ موٚٹ دۄد پَتہٕ چھَس بہٕ ییٚلہِ سُہ گریٚکھ کھالہٕ بہٕ تتھ زورٕ دۄدَس پَتہٕ تتھ پٮ۪ٹھ لَگان سۄ ۂر پوٚٹ ییٚلہِ سۄ ۂر پوٚٹ چھُ سۄے چھَس بہٕ تُلان پَتہٕ چَھس بہٕ تراوان پٔژھِس یتھ مَنٛز تتھ ۂر تَتھ چایہِ مَنز کھالہٕ بہٕ تَتھ گریٚکھ بس أتی بَناو بیٚیہِ چھَس بہٕ تَتھ چایہِ تراوان ڈوٗنۍ اَسہِ ڈوٗنۍ تہِ پَنٕنۍ ڈوٗنۍ ہوٚکھناوا ہوٚکھنٲیِتھ آسان اَسہِ ہیٚر تھٲیمٕتۍ تم کَرَا پَتہٕ چھَس والان تم پھٕٹراوٕ بہٕ ڈوٗنۍ وۄکھلَس مَنٛز دِمَکھ کَمٕے دَگَن پھَش کھَنٛڈ تُلہٕ تہٕ تراوٕ اتھ مَنٛز ڈوٗنۍ گوجہِ تراوٕ بہٕ بادَم گوجہِ تراوٕ بہٕ تتھ بہٕ چھَس وَنان نہَ یہِ گَژھِ واریاہ اصٕل گَژھُن پَتہٕ ییٚلہِ بہٕ سُہ کَپَس مَنٛز پھِران گۄڈٕ چھَس بہٕ تراوان تتھ پیٖسِتھ کھوٗپرٕ اَسہِ ییٚتی دُکانَس پٮ۪ٹھ گَژھان نِمہٕ بہٕ نِمہٕ بہٕ ٹِکھ گَژھٕ بہٕ دُکانَس پٮ۪ٹھ تَتہٕ آسان اَسہِ یِم لِفاف تِم لِفافن مَنٛز آسان سُہ چھُ دَہَن رۄپیَن یِوان اکھ لِفاف پیٖسِتھ کھوٗپرٕ تراوٕ بہٕ تتھ مَنٛز گۄڈٕ ژھٔرسٕے پیالَس مَنٛز پیٖسِتھ کھوٗپرٕ پَتہٕ چھَس تراوان تتھ پٮ۪ٹھ چاے سُہ ۂر چاے واریاہ اصٕل چھ سۄ گَژھان بہٕ چھَس پَتہٕ چھَس بہٕ پٔژھِس برونٛہہ کٔنۍ نِوان سۄ بہٕ چھَس وَنان نہَ یہِ گَژھِ یہِ گَژھِ وَنُن نہَ مےٚ تہِ کوٚرُکھ ییٚتہِ عزَت مےٚ چھ واریاہ زیادٕ خۄش گَژھان یہِ عزَت کَرُن بیٚیہِ چھ مےٚ رَننَس مَنٛز گَژھان خۄش پٔژھِس خٲطرٕ پانَس رَنہٕ بہٕ کینٛہہ تہٕ بہٕ چھَس واریاہ کٲم کَ واریاہ کٲم کَران رَنان تہِ کِچنَس مَنٛز مَگَر پٔژھِس خٲطرٕ چھَس بہٕ وَنان مےٚ گَژھِ باسُن یہِ چھُ واریاہ اصٕل امۍ روٚنمُت تیٖل ہَن تراوٕ زیادے رَژھ کھَنٛڈ اَگَر گَرٕ آسہِ سِولٕے تہٕ چَلان چھُ مَگَر ییٚلہِ پوٚژھ چھُ مےٚ یِوان بہٕ چھَس وَنان تِل رَژھ کھَنڈ تراوہوس زیادے تٔلِنۍ دِمہوس اصٕل پٲٹھۍ سیُن رَنہٕ بہٕ اصٕل پٲٹھۍ پٔژھِس تہِ گَژھِ باسُن تِلہٕ پیوٗنتہَ تراوَس علاوے اَگَر ماز آسہِ تِلہٕ پیوٗنتہَ تراوَس علاوے أتی باسہِ أمس نہ یہِ چھُ گوٚمُت اصٕل بیٚیہِ تراونہٕ بہٕ تیوٗت مرژٕوانٛگُن کِہیٖنۍ نُنہٕ پیوٗنتہَ تہِ تھاوَس کمٕے کیازکہِ کانٛہہ آسہِ تیُتھ یُس نوٗن آسہِ کمٕے کھیٚوان مَرژٕوانٛگُن آسہِ کانٛہہ کھیٚوان زیادٕ تٔمس ہیٚکہِ تٔمِس ہیٚکہِ چٔلِتھ کَمَس مَنٛز بہٕ تراوٕ مَرژٕوانٛگُن کمٕے تہٕ پَتہٕ اَگَر کانٛہہ نوٗن کھیٚیہِ بیٚیہِ تیٚلہِ دِمَس نوٗن چَم تٔتتھٕے تھاوَس چَمچَس پٮ۪ٹھ دَپَس یہِ یہِ ترٲے زِ یتھ سُہ رَنہٕ بہٕ اصٕل پٲٹھۍ بیٚیہِ چھ مےٚ پٔژھِس خٲطرٕ خۄش گَژھان کۄکُر رَنُن کۄکُر تھاو اگر بہٕ لیٚپٹَن چاے دِمہٕ بہٕ پٔژھِس بہٕ دمہٕ تتھ سۭتۍ کۄکُر مےٚ چھُ واریاہ پَسَنٛد لَگان بہٕ چھَس وَنان نہَ یہِ گَژھِ یہِ گَژھِ أمس یُن اصٕل پٲٹھۍ تٔلِتھ کۄکُر تھاوٕ بہٕ نُنہِ چاے سۭتۍ تَتھ چھُ واریاہ زیادٕ مَزٕ لَگان سُہ چھُ واریاہ زیادٕ اصٕل آسان خۄش لَگان مےٚ سُہ اَگَر بہٕ دِمہ سُہ پٔژھِس برونٛہہ کُن